سٲنِس گامَس منٛز چھِ یِم یِم کٲرۍگر یِم بَناون چھِ یِم چیٖز آ مطلب قٲلیٖن چھِ وورِ چھِ آ پَردٕ چھِ یَتھ اَنٛگریزی پٲٹھۍ کٔٹن چھِ وَنان یَتھ قٲلیٖنَس کارپیٹ چھِ وَنان یِم چھِ یَتھ سانہِ کٔشیٖر منٛز مطلب کۄلگامۍ ڈِسٹرکٹس منٛز یِوان واریاہن جاین بَناونہٕ بوٹ مطلب بوزنس منٛز أسۍ بوٹ وَنان ییٚلہِ کُنہِ جایہِ فِلمَن ۂنٛز شوٗٹنٛگ ٲس آسان یا کیٚنٛہہ فیشن شو ٲسۍ آسن یِمن چیٖزَن منٛز ٲسۍ یِم سٲنۍ کٲشِر یِمن یِمن چیٖزَن ہُنٛد ایڈوَٹایز کران تاکہِ یِم یِم سٲنۍ یِم چیٖز یِم واتَن اَوُٹ سایڈ یِم واتَن مطلب نیشل لیولہِ پٮ۪ٹھ تہِ تہٕ اِنٹرنیشنل لیولہِ پٮ۪ٹھ تہِ تاکہِ اَمہِ سۭتۍ کیاہ گژھِ سون بِزنِس گژھِ ہا مطلب زیادٕ زیادٕ زیادٕ زیادٕ گژھِ ہا یہِ سون یہِ بزِنِس گژھُن اوس مَگر ؤنکیس کِس وقتَس منٛز چھِ مطلب حالات چھِ تِم تھوڑا نازُک ہی یِم چھِ نہٕ برابر مطلب یِم گژھن کیٚنٛہہ وۄنۍ کیاہ چھِ اَمہِ خٲطرٕ کران اَسہِ چھُ آز سوشل میٖڈیا یَتھ منٛز فیس بُک چھُ أسۍ چھِ وۄنۍ فیس بُک تھروٗ یہِ پَنُن یہِ آرٹ یہِ کرافٹٔس یِم چھِ أسۍ فیس بُک سوشَل میٖڈیا تھروٗ ایڈوَٹایز کران